سٲنۍ زِندگی چھِ ڈِپٮ۪نٛڈ کَران اٮ۪لَکسٹری پٮ۪ٹھ آ یہِ چھِ اٮ۪فٮ۪کٹ گَژھان پاوَر کَٹو سۭتۍ جوٗرِنٛگ وِنٹر ییٚمہ ساتہِ وِنٹَر ہارٮس چھِ آسان تَمہِ ساتہٕ چھِ کٹ ایٚفٮ۪کٹ لایِف گژھانٕے تہٕ تَتھ دوران چھِ آسان اَسہِ ہیٖٹِنٛگ سسٹَم تہِ ضوٚرَتھ یا ہاٹ واٹَر تہِ ضوٚرَتھ تہٕ ہاں اِنوٲٹَر چھِ سٲنِس ایریاہَس منٛز